میٲنۍ آل ٹایم فیورِٹ یۄس ریسپی چھِ یۄس بہٕ واریاہ زیادٕ پَسنٛد چھَس کَران سُہ چھِ چِکَن کانتی تِکیازِ سۄ چھِ سُہ گۄڈنیُک چیٖز یُس مےٚ ہیوٚچھ بَناوُن تہٕ بیٚیہِ چھُ اکھ چیٖز کہِ تَتھ چھُنہٕ بَناونَس زیادٕ ٹایم لگان کینٛہہ بیٚیہِ چھُ سُہ تیُتھ چیٖز یُس مےٚ گۄڈنِچ لَٹہِ بَنو تہٕ سُہ آو سارنی پَسند یِتھۍ کٔنۍ زَن بہٕ چھَس آسان بَناوان کینٛہہ نہ تہٕ کینٛہہ لیکِن سُہ چھُنہٕ مےٚ صحیح گژھان گۄڈنِکسٕے ٹایمَس منٛز کینٛہہ مَگَر سُہ گوٚو مےٚ گۄڈنِکی لَٹہِ واریاہ زیادٕ صحیح تَوَے چھُ مےٚ واریاہ زیادٕ پَسنٛد سُہ چھُ اَکھ نارمَل ریسِپی تَتھ چھُ آسان کۄکُر ترٛاوُن بیٚیہِ چھُ تَتھ تَتھ چھُ مصالہٕ لَگان کَم یا سَبزی چھےٚ تَتھ لَگان کَم سُہ چھُنہٕ زیادٕ کَمپٕلیکٕس بَناوُن کینٛہہ تَوے چھُ مےٚ سُہ واریاہ زیادٕ پَسنٛد